ہیلو السلامُ علیکُم آ تُہی چھُوا آ اَصٕل پٲٹھۍ تُہۍ چھُوا ٹھیٖک تُہی چھُوا یِم یُس گاڈنِنٛگ واڈنِنٛگ کران چھِ آ آ اَسہِ چھِ ہمساے اَسہِ وٕچھ تۄہہِ تِمَن تۄہہِ چھُ تِمَن واریاہ اَصٕل کوٚرمُت اَسہِ گوٚو واریاہ زیادٕ خۄش سُہ تُہۍ ہیٚکوٕ سون یِتھ تہٕ دِیِو تُہۍ کٔرِتھ اَسہِ چھِ کھاندَر کٲلۍکٮ۪تھ اَسہِ چھُ تَمہِ خٲطرٕ گاڈَن کَرُن مٮ۪نٹین ریٹ کیٛاہ چھُو تُہۍ ہٮ۪وان اَدٕ ٹھیٖک اَسہِ چھِ اَکھ چھِ اَسہِ کَرُن سُہ چھِ نا تِم نٔوۍ نٔوۍ پوشہِ کُلۍ لاگٕنۍ اَکھ چھِ اَسہِ تِم لاگٕنۍ تُہۍ ؤنِو اَسہِ پوشہِ کُلۍ کَم کَم گَژھن اَصٕل تہٕ تَمی حِسابہٕ وَنو بہٕ تۄہہِ کیٛاہ کیٛاہ لاگو أسۍ ٹھیٖک ٹھیٖک تُہۍ ہیٚکوٕ ہُہ لَگٲوِتھ سُنو بال سُہ گوٚوا سُہ یَتھ شیٖنَس ہِوۍ تِم پوشہِ کُلۍ کھَسان چھِ ٹھیٖک یہِ چھُوٕ تۄہہِ لَگاوان کیٛاہ وَنان تَتھ چھِ نا اَز لاگان سُہ یَتھٕ دَرواز اٮ۪نٛٹرٛی سۭتی لاگان سُہ گۄلاب کُل یُس سُہ زیوٗٹھ گَژھان چھِ پَتہٕ چھِ سٲرسی کَران کَوَر

آ بیٚیہِ چھُ تۄہہِ ہمساے یہِ بیٚیہِ ہمسایہِ چھِ اَسہِ تۄہہِ چھُو یِمَن یہِ یہِ چھِ کیٛاہ وَنان تَتھ سَروٕ کُل تۄہہِ چھُو تَتھ تٔمِس تۄہہِ چھُو تَتھ تٔمِس چھٔترِ ہِنٛز شیپ دِژمٕژ تُہۍ چھُوا سُہ تہِ کَران اَدٕ ٹھیٖک چھُ بیٚیہِ یہِ اَسہِ چھِ بیٚیہِ درٛمُن آمُت واریاہ زیادٕ یَتھ تُہۍ چھُوا سُہ تہِ تُہۍ چھُوا سُہ تہِ کَران ژَٹان تُہی کَر ہیٚکِو تیٚلہِ یِتھ اچھا ٹھیٖک بیٚیہِ تُہۍ کیٛاہ کیٛاہ چھُو بیٚیہِ کَران کَٹٲے وَٹٲے چھُو کَران کُلٮ۪ن آ اَسہِ چھُ باغ اَسہِ چھُ باغ تہِ بیٚیہِ چھِ اَسہِ تَتھ منٛز چھِ اَسہِ ژوٗنٛٹھۍ کُل رُوِتھ اَسہِ ٲسۍ تِمَن کَٹٲے تہِ کَرٕنۍ اچھا آ زٔمیٖن ؤمیٖن چھُو تُہۍ کَھنان آ اَسہِ چھِ أکِس جایہِ تَتھ چھَنہٕ اَسہِ پارَک وارَک بَنٲومٕژ کِہیٖنۍ سُہ چھُ گوٚمُت واریاہ زیادٕ دوٚر سُہ تہِ اوس اَسہِ کھَنُن یۄس اَسہِ پارَک چھےٚ سُہ چھِ وٕنۍکٮ۪نَس ترٛےٚ مَرلہٕ آسان تِم یُس پارکہِ خٲطرٕ باقیَس چھِ بَنٲوِتھ تَتھ چھِ کٔرِتھ یَتھ چھِ بناونَے تُہۍ أنۍوٕ گاسہٕ اورَے تَتھ درٛمُن اورَے رُونہٕ خٲطرٕ کِنہٕ أسۍ اَنو یورَے آ آ درٛمُن أنۍزیو مَگر اَصٕل قٕسٕم آ سُہ درٛمُن چھِ نہ یِوان کُستام درٛمُن آ کُستام درٛمُن چھِ نہ یِوان یُس برابَر ژۆوُہ بَہَن رٮ۪تَن چھِ روزان سبزٕے آ سُے درٛمُن چھِ اَسہِ ضٔروٗرَت آ بییٚہِ چھِ تَتھ رُوٕنۍ تَتھ تہِ چھِ رُوٕنۍ أنٛدۍ أنٛدۍ یِم پوشہِ کُلۍ مَگر تَتھ کَم پوشہِ کُلۍ گَژھن آسٕنۍ تَتھ مےٚ باسان شوٗبان لۄکٹی لۄکٹی پوشہِ کُلۍ ٹھیٖک تُہۍ چھُو ہُم میری گولڈ ویری گولڈ چھُو لَگاوان تُہۍ تُہۍ أنۍوٕ پوشہِ نِۂلۍ اورَے کِنہٕ بہٕ اَنہٕ گَرِ پانَے تُہۍ أنِو پوشہِ نِۂلۍ تہِ اورَے اَدٕ تیٚلے گوٚو تیٚلہِ چھِ واریاہ اَصٕل تیٚلہِ چھُنہٕ تیٚلہِ یِیِو تُہۍ پَگاہ ہا کٔژ نَفَر یِیِو تُہۍ چلو ٹھیٖک تیٚلہِ چھَسو پَگاہ پیٛاران ہہ چلو بِہِو خۄدایَس حوالہٕ